اہن حظ آ بالکُل أسۍ چھِ کۄلگٲمہِ روزان اَسہِ چھِ تَتہِ ترٛےٚ باغ بیٚیہِ چھِ اَسہِ بیٚیہِ جایہِ تہِ زٕ باغ أسۍ چھِ تُہۍ چھِو وَنان کہِ تُہۍ چھوا تَتہِ کیٚنٛہہ تیُتھ کیٚنٛہہ پھل تھاوان یُتھ جاناوارن جاناوار چھِ ہٮ۪کان تور یِتھ نہ أسۍ چھِ کران کٲم أسۍ چھِ تَتہِ تھاوان تِہنٛدِ خٲطرٕ تریش بیٚیہِ چھِ تِمن کینٛہہ پھل تھاوان کہِ تِم یِنۍ تِم ہٮ۪کن سُہ آرام سان کٮ۪تھ کہِ تِم تہِ چھِ آسان بۄچھِ ہیتۍ خبر تِمن ہٮ۪کیاہ ٲسِتھ وٲتِتھ یا نہٕ أسۍ چھِ اَمہِ موٗجوٗب تھاوان تَتٮ۪ن پھل تہٕ تریش تِمن تِم چھِ ہٮ۪کان یِتھ تہٕ تِم چھِ ہٮ۪کان سُہ آرام سان کھٮ۪تھ